کۄلگٲمِس منٛز چھِ ییٚتہِ زَن اِنڈَسٹِرٛیٖز یِم زَن اِنفیکٹری چھِ ساروی کھۄتہٕ زیادٕ چھِ ییٚتہِ ایٚگرِکَلچَر سٔروِس منٛز کٲم گژھان یَتھ منٛز زَن ڈونۍ ژوٗنٛٹھۍ چھِ زیادٕ تہٕ مینفیکچرِنٛگ اِنڈَسٹری پٲداوار چھِ اِنڈَسٹِرٛی چھِنہٕ ییٚتہِ زیادٕ کینٛہہ بیٚیہِ چھِ ییٚتہِ ماچھ یِوان بَناونہٕ تیٖر یِوان رَچھنہٕ کۄکَر یِوان رَچھنہٕ یِم ہَسا چھِ ییٚتہِ ساروی کھۄتہٕ بَجہِ اِنڈَسٹری